اَگر مےٚ ہِندوستانَس منٛز موقعہٕ مِلہِ کُنہِ چیٖزَن فوٹوگرافی کرٕنۍ مےٚ چھُ زیادٕ پَسند اِنڈین اوشن یُس زَن چھُ ہِندوستانُک مَحظ ساگر تَتھ تَمہِ کیٚن بیٖچین تہٕ بیٚیہِ ہِمالِیاہن